اوسُس

سرینَگَر گوٚمُت تہٕ تَتہِ ٲسۍ مالَس پٮ۪ٹھ واریاہ چیٖز کٕنٕنۍ تہٕ مےٚ اوس واریاہ پَسنٛد اَتہِ مالٕکۍ پَلو وَلو

مےٚ ووٚن یارَس زِ اَصٕل پٮ۪نٛٹ کَتہِ بَنَن تہٕ تٔمۍ دوٚپ ایٚکۍ أتھی مالَس منٛز بَنَن واریاہ زیادٕ عُمدٕ تہٕ اَصٕل پٮ۪نٛٹ ٲخِر کار گوٚوُس بہٕ پٮ۪نٛٹ آنٛنہِ تہٕ وٕچھ مےٚ پینٛٹہٕ تَتہِ تہٕ تَتہِ اوس سُہ پٮ۪نٛٹ اَصٕل کیٚنٛہہ تہٕ بہٕ گوٚوُس بیٚکِس دُکاندارَس نِش تہٕ تٔمِس دوٚپ مےٚ بھَیا یہِ پٮ۪نٛٹ کۭتِس تٔمۍ دوٚپ یہِ چھِ پٕژہن شَتَن پٮ۪نٛٹ مےٚ دوٚپ تٔمِس یہِ گٔے لوٗٹھ پٕژہن شَتَن کُس چھِ پٮ۪نٛٹ کٕنان اَمہِ کھۄتہٕ اَنہ بہٕ پَٹرِ پٮ۪ٹھ تٔمۍ دوٚپ یَتھ چھِ واریاہ اَصٕل کالِٹی یہِ چھِ اَمریٖکہ پٮ۪ٹھ پٮ۪نٛٹ اوٚنمُت تٔمۍ سٕنٛدۍ بٔڈِبَبَن تہٕ تٔمۍ دوٚپ اَتھ چھَنہٕ رنٛگ ونٛگ نیران کیٚنٛہہ اَتھ چھِ پرٛٮ۪س ہٮ۪کان کٔرِتھ تہٕ اَتھ چھِنہٕ کِہیٖنۍ گَژھان تہٕ یہِ چھِنہٕ ژھٮ۪نان وٮ۪نان کیٚنٛہہ اگر کیٚنٛہہ گَژھٮ۪س تہٕ یہِ چھِ رِلیکٕس فِٹ تہٕ یہِ چھَنہٕ ٹایِٹ وایِٹ گژھان اِنسانَس کیٚنٛہہ تہٕ مےٚ دوٚپ زِ سُہ آسہِ پوٚز تِکیٛازِ پٕژہن شَتَن ہٕنٛدِس پٮ۪نٛٹَس آسہِ اَصٕل کالِٹی تَتہِ وٕچھنہٕ مےٚ تَتھ کالِٹی کیٚنٛہہ تِکیٛازِ بہٕ اوسُس جلد بٲزی منٛز تہٕ مےٚ اون سُہ پٮ۪نٛٹ تہٕ مےٚ لٔگۍ پانٛژھ دۄہ گَرٕ واتنَس تِکیٛازِ بہٕ کھوٚتُس أکِس سایکَل وٲلِس سۭتۍ

پانٛژھِ دۄہہِ پتہٕ یُتھُے بہٕ گَرٕ ووتُس تہٕ تَتھ پینٛٹَس آسہٕ گیٚنہِ گٔمژٕ تٔمۍ اوس کوٚرمُت پینٛٹس واریاہ زیادٕ گیٚنۍ

تٔمۍ اوس واریاہ زیادٕ سُہ گیٚنہِ لَد پٮ۪نٛٹ کوٚرمُت تہٕ مےٚ دوٚپ وٕ بہٕ کَرٕ اَتھ پرٛٮ۪س تہٕ تِکیٛازِ تٔمۍ دوٚپ اَتھ چھِ پرٛٮ۪س ہٮ۪کان کٔرِتھ مگر تٔمۍ اوس یہِ تہِ ووٚنمُت اَتھ چھَنہٕ گیٚنۍ ویٚنۍ گژھان کیٚنٛہہ مگر تَتھ ٲس گٔمٕتۍ تہٕ بہٕ گوٚوُس واریاہ زیادٕ مایوٗس تہٕ لوٚگُس تَتھ پرٛٮ۪س کَرنہِ مگر یُتھُے مےٚ تَتھ پرٛٮ۪س کٔر سُہ تَتھ لوٚگ اَلگٕے مُشُک یِنۍ تہٕ سُہ دوٚد أکِس جایہِ تہٕ تٔمۍ وَنے اَتھ ہٮ۪کو پرٛٮ۪س تہِ کٔرِتھ زِ مگر سُہ دوٚد ٲخِر کار کوٚر مےٚ اورٕ یورٕ تہٕ لوگُم سُہ پٮ۪نٛٹ ترٛٮ۪ن دۄہَن تہٕ ترٛیٚیِمہِ دۄہ ییٚلہِ مےٚ سُہ پٮ۪نٛٹ اوس لٲگِتھ بہٕ بیوٗٹھُس اَچانک پَتھَر تہٕ سُہ ژھیوٚن تہٕ تٔمۍ وَنے یہِ چھَنہٕ ژھٮ۪نان کیٚنٛہہ تہٕ بہٕ گوٚوُس واریاہ زیادٕ مایوٗس زِ مےٚ ژھیوٚن پٕژہن شَتَن ہُنٛد پٮ۪نٛٹ ٲخِر کار دیٛانو مےٚ تَتھ ٹیبَہ ویبَہ تہٕ لَگووُم بیٚیہِ تہٕ بیٚیہِ لَگاونہٕ پَتہٕ اوس سُہ مےٚ ٹایِٹ گژھان تِکیٛازِ سُہ اوس مےٚ اَکہِ پھیٖر چھوٚلمُت تٔمۍ وَنے یہِ گَژھِ نہٕ ٹایِٹ کیٚنٛہہ تہٕ بہٕ گوٚوُس تَتھ پٮ۪ٹھ تہِ واریاہ زیادٕ مایوٗس تہٕ میٛٲنۍ گَرِکۍ تہِ ٲسۍ وَنان زِ ژےٚ چھی خَبر کٔمِس بیکٕل دُکاندارَس نِش یہِ پٮ۪نٛٹ اونمُت تٔمۍ چھِنَے ژےٚ وٲجمٕژ تہٕ بہٕ گوٚوُس واریاہ زیادٕ مایوٗس تہٕ سُہ لوگ مےٚ دۄن دۄہَن تہٕ مےٚ دوٚپ وۄنۍ چھَلَن بہٕ یہِ تِکیٛازِ تَتھ آسہٕ مَل لَکھرِ کھٔژمٕژ تہٕ سُہ اوس واریاہ زیادٕ موٚکُر گوٚمُت ٲخِر کار چھوٚل مےٚ سُہ تہٕ مےٚ وٕچھ زِ اَتھ چھِ رنٛگ نیران تہٕ تَتھ اوس سورُے رنٛگ درٛامُت سُہ پٮ۪نٛٹ اوس کِرٛہُن تہٕ سُہ اوس سفید گوٚمُت کِرٛہنۍ پٮ۪ٹھ

مےٚ گٔے ٹٮ۪نشَن زِ سُہ اوس نہٕ اَصٕل پٮ۪نٛٹ کیٚنٛہہ تہٕ سُہ اوس واریاہ موٚکُر پٮ۪نٛٹ اَوَے چھُس بہٕ دَپان زِ پٮ۪نٛٹ گژھِ وٕچھِتھ اَنُن تہٕ سُہ پٮ۪نٛٹ اوس نہٕ اَصٕل کیٚنٛہہ